اگر ہسا أسۍ سوٗنٛچو بیٚیہِ کُنہِ پلینِٹس پٮ۪ٹھ لایِف چھا تَتہِ ہٮ۪کوا أسۍ پنٔنۍ زِنٛدگی گُزر کٔرِتھ تَتہِ نَسا چھَنہٕ زِنٛدگی ہسا ہٮ۪کو أسۍ تتہِ گُذر کٔرِتھ کیٚنٛہہ تِکیٛازِ تَتہِ نہَ چھِ آب نہَ چھ تَتہِ ہوا نہَ چھُ تَتہِ کانٛہہ چیٖز یُس اَسہِ روزمرٕ زِنٛدگی منٛز لگن چھُ ضروٗرت ییٚمہِ سۭتۍ أسۍ زِنٛدٕ ہٮ۪کو روٗزِتھ پنٕنۍ لایِف ہٮ۪کو ضروٗرت وۅنۍ کٔر پنٕنۍ لایِف ہٮ۪کو پوٗرٕ کٔرِتھ تَتھ منٛز نَسا چھِ تِم چیٖز یِونےٕ بالکل زمیٖنہِ ورأے کُل کایناتس منٛز ہسا چھ خألی یہِ اکھ زمیٖن یتھ پٮ۪ٹھ پرٛتھ کانٛہہ چیٖز چھُ اَسہِ بنان ییٚتہِ چھ اَسہِ آب تہِ ہوا تہِ کھٮ۪ن چٮ۪ن تہِ روزمرہ زِنٛدگی ہٕنٛدۍ ضروٗریات تہِ باقٕے پلینٹن ہٕنٛز اگر أسۍ کتھ کرو زوٗنہٕ ہٕنٛز بدل کُنہِ مارس جُپٹر تِمن پٮ۪ٹھ نسا چھَنہٕ لایِف ایکزِٹہٕ کِہیٖنٛۍ تہِ آ تِکیٛازِ نہَ چھ تَتہِ آب نہَ چھ تَتہِ ہوا نہَ چھ تَتہِ زمیٖن نہَ ہٮ۪کو تَتہِ أسۍ فصل وۄپدأوِتھ نہَ چھ تَتہِ تِم چیٖز یِم اَسہِ روزمرٕ زِنٛدگی منٛز ضروٗرتھ چھِ لگان نہٕ ہٮ۪کو تَتہِ أسۍ پنٕنۍ لایف سٮ۪ٹ کٔرِتھ تَتہِ نَسا چھِنہٕ کِہیٖنٛۍ تہِ